سٲنِس گاندربل ڈِسٹرکس منٛز چھِ واریاہ نیچرل رِسورسز تہٕ یِم ہسا چھِ سورُس آف واٹر سٲنِس ڈِسٹرکس منٛز سٲنِس ڈِسٹرکس منٛز چھِ واریاہ قٔسمٕکۍ ناگ چھِ فوریسٹ چھِ جنگل چھِ جیسے کہِ تہٕ سون ڈِسٹرک چھُ مُنسپٔلٹی ایریاہَس اَندر یِوان جیسے کہِ سون ڈِسٹرکس منٛز چھِ مُنسپٔلٹی واریاہ اَصٕل کٲم کران تِم چھِ سٲنِس ڈِسٹرکَس واریاہ صاف تھاوان تٕم چھِ سٲنِس ڈِسٹرکَس واریاہ صاف تھاوان تہٕ اَسہِ چھِ گاندربل ڈِسٹرکَس منٛز واریاہ ناگ تِمَن پٮ۪ٹھ چھُ اَسہِ صاف آب مِلان چینہٕ خٲطرٕ تہٕ اِستعمال کرنہٕ خٲطرٕ سٲنِس ڈِسٹرکَس منٛز چہِ فاریسٹٔس تٔم چھِ اَسہِ تِمو پٮ۪ٹھ چھِ اَسہِ لکٕر یوٗز گژھان یۄس أسۍ یۄس أسۍ تھاوان چھِ پَشن خٲطرٕ